آ اَکہِ لَٹہِ پَننہِ کِس أکِس نزدیٖک ایریا ہَس منٛز نزدیٖک پہاڑَس پؠٹھ کھٔتۍ ٲسۍ أسۍ ہیوٚر چڑاے کُن کھَسان تہٕ ہیٚرِ دِژ کٔمۍ تام کرٛؠکھ ہاپُت چھُ تہٕ أسۍ گٔے نہٕ تُکُنَتھ کینٛہہ أسۍ وٕتھۍ واپسٕے تَمہِ پَتہٕ یہِ ہِٮ۪ٚوچھِ اَسہِ اَکھ چیٖز کہِ ییٚتین زَن ییٚتین یِم جنٛگلِی جانوَر آسن تُکُن گَژھِ نہٕ گژھُن کینٛہہ تمہِ سۭتۍ تِمَن تہِ اَثَر گژھان تہٕ اَسہِ تہِ